ہیلو السلامُ علیکم وعلیکُم السلام ٹھیٖک چھُو حظ أسۍ حظ بوز گامہِ پٮ۪ٹھ ٹورنامٮ۪نٛٹَن منٛز حِصہٕ نیُن

فرٛٮ۪نٛڈٕز اٮ۪لیوَن بوز گام تیتٲجی شَتھ حظ

سُے حظ زیادٕ گژھان تیتٲجی شَتھ

ٹھیٖک حظ اَہَن حظ کۭتیاہ حظ ٹیٖم چھا حظ حِصہٕ نِمٕتۍ شیٹھَو حظ فٔسٹ پرٛایز یِم میچ ییٚمہِ ٹیٖمہِ منٛز زیوٗن تِم فٔسٹ پرٛایز کیٛاہ چھِ اَتھ

ٹھیٖک حظ اَہَن حظ

ٹھیٖک حظ یہِ کَتھ سِٹیڈیَمَس حظ یی گِنٛدنہٕ ٹھیٖک حظ ٹھیٖک حظ ٹیٖنٛگ پوٗرۍ سِٹیڈِیم

کیٚنٛہہ نہ حظ پرواے کہِ بہٕ ترٛاوَے یہِ پونٛسہٕ تہٕ کٔرِو رِیجِسٹرٛیشَن وعلیکُم السلام السلام علیکم